شارک ٹینک چھُ اٮ۪میرِکن بِزنس ٹیلی وجن سیریٖز یہِ آیہِ بناونہٕ اگستہٕ زٕ ساس نو ییٚمچ مقصد اوس یہِ چھُ اکھ جاپان آرجنیٹٹ آرجنیٹڈ منی ٹایگٲرس یہِ چھُ آنٹرپینر آنٹرپینرن ہاوان بِزنس کتھ کٔنۍ کٔرِو سہ اتھ منٛز چھِ پانٛژھ پانٛژھ کیپٹلسٹِک پینل چھ یہِ یتھ ونان چھِ شارکس

یِمن چھِ اِنوٮ۪سٹرن ونان شارکس یِم ڈِسایڈ چھِ کران کہِ مطلب آنٹرپینرٕز کِتھ کنۍ ہٮ۪کہِ پنُن بِزنِس کٔرتھ یِم چھِ وٕچھان اتہِ ہاوان اتہِ یہِ کمزوٗرِ تہٕ فالٹ کیٛاہ چھُ أکِس آنٹرپینرس یا بِزِنس ماڈلس منٛز یِوان اتہِ چھُ گژھان اتہِ چھُ مطلب اکھ أکِس کمپنی پنُن پروڈکٹس پٮ۪وان پریزینٹیشن بناوٕنۍ بہٕ کوٗتاہ اِن وٮ۪سٹ کرٕ تہٕ کِتھٕ کٔنۍ انہٕ تہٕ کیٛاہ کرٕ